اَسہِ حظ چھُ گُپنَن کُنۍ سا یہِ کَران ٲس نیوٗر تہٕ أسۍ حظ چھِ پَتہٕ ڈاکٹَرَس نِش گژھان نِوان یہِ وٮ۪ٹَنٔری پٮ۪ٹھ یہِ گاو آسہِ یا ہَکھُر آسہِ یا وَژھٕر آسہِ تہٕ نِوان چھِن اوٗرۍ تہٕ وَنان چھِ تَتہِ ڈاکٹَرَس أمِس چھُ یِتھ کٔنٮ۪ن دِوان چھِ تِم دوا ٲسہٕ نیوٗر چھُکھ آسان دَپان چھِ یِمَن کٔرِو کٲم یِم چھٔلِو ٲس چھٔلۍوُکھ دِوان حظ چھِ دَوا دَپان چھِ ییٚمۍ دوا سۭتۍ چھٔلزیوکھ ٲس تہٕ أسۍ حظ چھِ تہِ سُہ چھَلان پَتہٕ حظ چھِ یِوان بَنٛڈٕپوریُک ٹیٖم تہٕ تِم چھِ وٕچھان پَتہٕ أمِس گٔیَاہ فرق تہٕ گۄڈٕ چھِ تِم وٮ۪ٹَنٔری پٮ۪ٹھٕے چھِ ٲسۍ نِوان یہِ دِوان چھِ دوا پَتہٕ چھِ حظ کَران کٲم یُتھُے دوا چھِ دِوان یہِ پَتہٕ چھِ گژھان اَکھ زٕ زٕ ترٛےٚ دۄہ تہٕ پَتہٕ حظ چھِ تِم کَران کٲم تہٕ تِم چھِ دِوان اَسہِ دوا تہٕ أسۍ چھِ یِمَن چھَلان ٲس حظ چھَلان تہٕ دِوان چھِکھ پانٛژَن شٮ۪ن دۄہَن پَتہٕ چھِ یِوان ٹیٖم اورکُے بَنٛڈٕپوریُک تہٕ چھِ حظ تِم یِمَن دِوان نظر یِمَن چھےٚ ژوٚلمُت گٔمٕژ چھَکھا فرق تہٕ تِم حظ چھِ پَتہٕ اَسہِ نظر دِوان تھاوان چھِ اینٛڈَس کیٚنٛہہ بیٚیہِ یہِ دوا دَپان چھِ ہَتہٕ یہِ مٔتھۍزیوکھ أسۍ حظ چھِ تِمَن مَتھان تہٕ تِمَن چھِ گژھان فرق بیٚیہِ حظ چھِ یِمَن لونٛگ کَران پَتہٕ حظ چھِ یِوان ڈاکٹَر اَپٲرۍ یِوان وٮ۪کسیٖن کَرنہِ گَرٕ پَتہٕ گَرٕ دَپان چھِ یِمَن چھِ لونٛگ یِمَن چھِ لٲنٛگۍ اِنجَشَن کَرٕنۍ یِمَن یِیو نَتہٕ لونٛگ اَڑٮ۪ن حظ چھِ آسان تھوڑا اَثر گوٚمُت لانٛگیُک تہٕ اَڑٮ۪ن چھُنہٕ آسان وٕنہِ گوٚمُت کِہیٖنۍ تہِ پَتہٕ حظ چھِ أسۍ کَران یِمَن وٮ۪کسیٖن یِہوٚے لٲنٛگۍ وٮ۪کسیٖن تہٕ یِم حظ چھِ اَگر حظ وٲلۍوٕنۍ چھِ گاو آسان تہٕ تیٚلہِ نہٕ حظ چھِنہٕ مانان یُن کِہیٖنۍ دَپان نَہ یِمَن گژھِ پرٛابلِم خبر یِم مَہ گژھَن اَتھٕ أسۍ نہٕ حظ چھِنہٕ پَتہٕ تَمی تٔمِس گٲو کَران یہِ لٲنٛگۍ اِنجَشَن کِہیٖنۍ ییٚلہِ حظ سُہ پَتہٕ پرٛسان چھِ پَتہٕ حظ چھِ گژھان تہٕ دَپان چھِکھ ییٚمِس ؤلِو ییٚمِس کٔرِو لٲنٛگۍ اِنجَشَن تہٕ پَتہٕ حظ چھِ تِم والان أسۍ آبَس منٛز چھَلان پَڈَر یِمَن گٲو چھَلان پَڈَر یا ووٚژھ آسہِ وَژھٕر آسہِ تہٕ أسۍ چھِ چھَلان یِمَن پَتہٕ پَڈَر آبَس منٛز یِمَن چھِ اَمہِ سۭتۍ شہجار پٮ۪وان مگر یہِ چھِ پٮ۪وان یہِ لٲنٛگۍ گُپُن اَلگ تھاوُن بیٚیہِ کِس گُپنَس سۭتۍ نہٕ حظ چھُنہٕ پٮ۪وان یہِ تھاوُن کِہیٖنۍ تہِ دَپان یہِ چھُ لونٛگ یِمَن لاران اَگر تُہۍ أمِس نِش تھٲیِو نَزدیٖک وٕنۍ حظ چھِ پٮ۪وان یِم اَلگ اَلگ اَمہِ دۄہ تھاوٕنۍ اَگر یِمَن لونٛگ آسہِ یا ٲس نیوٗر چھُ آسان أسۍ حظ چھِ یِم تھاوان اَلگ بَناوان پٔتۍ کِنٮ۪ن تھاوان رَزِ گٔنٛڈِتھ تٔتی تہٕ تھاوان چھِکھ دوٗر دوٗر وۄنۍ حظ چھِ أسۍ یِمَن چھَلان پانٛژَن شٮ۪ن دوٚہَن چھَلان لَگ بَگ دَہَن دوٚہَن چھَلان یِمَن یِمَن حظ چھُ اَدٕ فرق گژھان چھَلنہٕ سۭتۍ تہٕ أڑۍ نہٕ حظ چھِنہٕ دِوان أڑۍ گُپَن یِتھ کَنۍ اَتھٕ لاگنہٕ تہٕ یہِ أسۍ مان چھَلہو کَٹھ یہِ لاگوکھ صاف کَروکھ یِم چھِنہٕ دِوان أڑۍ گُپَن چھِ آسان تیز پَتہٕ حظ چھِ أسۍ آبسٕے منٛز یِم والان مان دوٚہَے دوٚہَے صُبحَس شامَن تہِ والان اَبَس منٛز تہٕ چھِ أسۍ یِم تَمی ذریعہ کَران کٲم پَکناوان تہٕ اَدٕ چھِ یِمَن اَتھ لٲنٛگِس گژھان فرق تہٕ وۄنۍ حظ چھِ اَگر لۄکوٗٹ یہِ آسہِ وٮ۪کسیٖن چھِ کَران لۄکُٹ ووٚژھ آسہِ یا وَژھٕر آسہِ مان تہٕ حظ زٮ۪وُنُے تٔمِس نہٕ حظ چھِنہٕ یِم یہِ وٮ۪کسیٖن بہران کَرنَس کِہیٖنۍ تہِ دَپان یہِ چھُ وٕنۍ واریاہ دۄدٕ ووٚژھُے تہٕ یہِ چھُ کَمٕے کالُک أمِس ہٮ۪کو نہٕ کٔرِتھ کِہیٖنۍ تہِ یِم تہِ حظ چھِ وٕنۍ چھِ أسۍ تہِ یِم حفاظت یِمَن کَران مگر چھُ پھیران یِم پرٛٮ۪تھ ؤریہِ وٮ۪کسیٖن کَرنہِ تہٕ وۄنۍ اَگر اَچانکَن گُپُن چھُ گژھان بٮ۪مار تیٚلہِ حظ چھِ ڈاکٹَر اَنان پَتہٕ چھِ ڈاکٹَرَس وَنان ییٚمِس چھِ یِتھ کَنۍ پرٛابلِم سُہ حظ چھُ پَتہٕ کوٗشِش کَران أمِس علاج کَرنُک یُس یہِ وٮ۪ٹَنٔری پٮ۪ٹھ ڈاکٹَر چھِ آسان یِم چھِ أمِس علاج کَران اَگر حظ وۄنۍ باسہِ نَہ اَسہِ اَتٮ۪تھ یہِ چھُ ڈاکٹَر مان تہٕ ژٕ لۄکُٹ چھُ آسان کانٛہہ ڈاکٹَر بیٛاکھ چھُ آسان سیٖنیَر سُہ سیٖنیَر اَگر نہٕ اَتٮ۪تھ آسہِ تیٚلہِ چھُ پٮ۪وان اَسہِ یہِ ژھانٛڈُن یہِ کَتٮ۪تھ کَتھ گامَس منٛز چھُ روزان پَتہٕ چھِ أسۍ مولوٗم کَران تہٕ گژھان تٔمِس اَنان سُہ اور سُہ چھُ پَتہٕ تٔمِس چھِ واریاہ اٮ۪کٕسپیٖریَن یِمَن گُپنَن ہٕنٛز آسان ہُمِس چھَنہٕ تیٖژ وٕنہِ آسان کِہیٖنۍ تہِ پَتہٕ چھُ سُہ أسۍ دوا دِوان کَران چھِ اَگر اَچانکَن گُپُن بٮ۪مار گژھِ کھٮ۪ن ترٛایہِ سُہ چھُ وٕچھان أمِس مَہ چھُ یہِ أنٛدرٕ گَڑٕبَڑ ما چھُس أنٛدرَمَن یا بَد ہضمی مَہ چھَس پَتہٕ چھُ سُہ تٔمی دِوان دوا تہٕ کَران چھِ أسۍ کٲم دِوان أمِس دوا یا اِنجَشَن چھِس کَران تہٕ کَران وۄنۍ اَگر حظ گاو چھِ آسان کانٛہہ مطلب زِ پِن گٔمٕژ یا ترٛےٚ پِن پَتہٕ چھِنہٕ سۄ روزان وٲلۍوٕنۍ کِہیٖنۍ تہِ أسۍ حظ چھِ أمِس کَران وٮ۪کسیٖن یہِ حظ اِنجَشَن وٲلۍوٕنۍ دَرنُک پَتہٕ حظ ییٚلہِ اَگر نہٕ حظ سُہ چھِ روزان پَتہٕ چھِ أسۍ وَنان أمِس مان ژٕ بیٚیہِ کِس ڈاکٹَرَس چھِ گژھان پَتہٕ کیٛازِ اَتھ منٛز تہِ چھِ اٮ۪کٕسپیٖریَن آسان ڈاکٹَرَن أسۍ حظ چھِ تِمَن وَنان پَتہٕ دَپان چھِکھ یِتھ کَنۍ چھِ دٔلیٖل یہِ دَریٛاو نہٕ یہِ گاو کِہیٖنۍ تہِ سُہ حظ چھِ پَتہٕ وَنان وٮ۪کسیٖن گژھِ وٮ۪کسیٖنَس منٛز چھِ فرق آسان تہٕ بیٚیہِ چھِ آسان اِنفٮ۪کشَن اَڈٮ۪ن گٲوَن بَجہٕ دانٮ۪ن چھُ آسان یِمَن چھِ آسان اِنفٮ۪کشَن یِم چھِنہٕ اَمی دَران پَتہٕ حظ چھِ أسۍ کَران کٲم دِوان چھِ سُہ دوا چھِ أسۍ گۄڈٕ أمہِ دوا مطلب تھاوان تھاونہٕ خٲطرٕ چھِ حظ أسۍ أمِس دِوان پَتہٕ چھِ دِوان سُہ پَتہٕ چھُ سُہ یِوان وٮ۪کسیٖن کَرنہِ تہٕ پَتہٕ چھِ سُہ دِوان یہِ اِنجَشَن تہِ چھُکھ کَران ڈاکٹَرٕے أمِس تہٕ چھِ سُہ حظ چھِ پَتہٕ بَنٛڈٕپوٗرِس منٛز سُہ حظ چھِ پَتہٕ روزان سُہ چھِ پَتہٕ روزان وٲلۍوٕنۍ تہٕ أسۍ حظ چھِ پَتہٕ کَران کٲم اَگر وَنہِ اَتہِ وٮ۪ٹَنٔری پٮ۪ٹھ آسہِ نہٕ سُہ اِنجَشَن بَنٛڈٕ پورِ تیٚلہِ حظ چھِ أسۍ گژھان أمِس ڈَ وَنان ڈاکٹَرَس سُہ حظ چھُ پَتہٕ بیٚیہِ کہِ مان ژٕ گامہٕ منٛز دَپان نیر پھلٲنۍ جایہِ چھُو تٔتی أنِو أسۍ حظ چھِ گژھان تہٕ اَنان تہٕ سُہ حظ چھُ پَتہٕ وٲلۍویٚنۍ مگر تَتھ سۭتۍ چھُ آسان واریاہ تَجروٗبہٕ تٔمِس چھِ آسان پَتہ مطلب أڑۍ چھِ آسان واریاہ ٹایمٕکۍ اِنجَشَن تَمہِ سۭتۍ چھِنہٕ روزان کِہیٖنۍ وٲلۍویٚنۍ چھَنہٕ تَمہِ سۭتۍ گاو روزان کیٛازِ مےٚ تہِ حظ کٔر اَکہِ دۄیہِ ڈٲو سۄ روز نہٕ وٲلۍویٚنۍ کِہی پَتہٕ حظ ووٚن مےٚ أمِس ڈاکٹَرَس أکِس ڈاکٹَر صٲب یِتھ کَنۍ چھِ دٔلیٖل تہٕ دوٚپُن کیٚنٛہہ چھُنہٕ پَرواے تُہۍ سوٗزۍوُن یور نفر تہٕ سُہ حظ اوس سُمبلُک ڈاکٹَر پَتہٕ ووٚن تَمہِ ژٕ سوٗزٮ۪ن یہِ یوٗرۍ یہِ نفر بہٕ وَنَے أمِس خانٛدارَس چٲنِس